مےٚ اوس بُتھ گوٚمُت واریاہ کِرٛہُن تاپھ سۭتۍ تَمہِ پتہٕ ووٚن مےٚ دوستَس بہٕ کیٛاہ کَرٕ تٔمۍ ووٚن مےٚ دوٚپُن ژٕ کَر اٮ۪وَرویتھُک فیس سٕکرَب یوٗز تٔمۍ پتہٕ گوس بہٕ دُکانَس پٮ۪ٹھ تہِ اوٚن مےٚ اٮ۪وَریتھُک فیس سٕکرِب یُتھُے مےٚ فیس سٕکرَب کوٚر بٕتھِس گۄڈٕنٮ۪تھ باسے نہٕ مےٚ کِہیٖنۍ چینٛج پتہٕ لوگ مےٚ سُہ ہفتَس منٛز اَکہِ دۄیہِ لَٹہِ کَرُن تَمہِ پتہٕ باسیو مےٚ نَہ اَمہِ سۭتۍ چھِ گژھان فیس واریاہ گٕلو سُہ باسیو مےٚ واریاہ اَصٕل تَتھ یُس اِنٛگرٛیٖڈِیَنٹٕس تہِ واریاہ اَصٕل یُس یہِ اَوَرویتھُک فیس سٕکرَب چھِ یہِ ہَسا چھِ اَتھ منٛز چھِ والنَٹٕس آسان اِنٛگرٛیٖڈِیَنٹٕس بیٚیہِ تہٕ وغیرہ وغیرہ واریاہ اِنٛگرٛیٖڈِیَنٹٕس آسان اَمہِ سۭتۍ چھِ فیس واریاہ کٕلیٖن گَژھان تہٕ بہٕ چھُس رِکَمَنٛڈ کَران سارنی پَزِ والنَٹ فیس سٕکرَب یوٗز کَرُن اٮ۪وَرویتھُک اَتھ چھِ زٕ زٕ ترٛےٚ یِوان اٮ۪م آر پی اَکھ چھِ یِوان فوٚٹی فایِو بیٛاکھ چھِ یِوان نایِنٹی بیٛاکھ چھِ یِوان وَن تھٔٹی